اگر بہٕ کٔشیر ہنٛز تہزیب تہٕ تمدُنٕچ کتھ کرٕ یہِ چھِ پٔتۍمٮ۪و واریاہو صدۍیو پٮ۪ٹھ پننہِ تہزیب تہٕ تمدُن سۭتۍ پورٕ دُنیاہس منٛز موشہوٗر گٔمٕژ اگر بہٕ کتھ کرٕ اکھ سیاح ہیٚکہِ یتھ منٛز واریاہ چیٖز ایٚکسپیرینس کٔرِتھ اگر اکھ سیاح بہارس منٛز یورٕ ییہِ سُہ ہیٚکہِ ڈل لیکس منٛز شِکارا چھِ تتھ منٛز ہیٚکہِ سُہ را آرام سان نٔژتھ ہاوس بوٹن منٚز ہیٚکہِ سُہ آرام سان نٔژتھ یتھ منٛز تٔمِس واریاہ زیادٕ مزٕ چھُ یِوان تِکیازِ یتھ منٛز چھِ موسم آسان خۄشوُن چھُ آسان موسم سُہ ہیٚکہِ راتس راتس بِہتھ یِمن شکاراہن منٛز تہٕ ہیٚکہِ آبس پٮ۪ٹھ راتس راتس نٔژِتھ اگر بہٕ وۄنۍ ونٛدٕچ کتھ کرٕ ونٛدس منٛز اگر اکھ سیاح یور ییہِ سُہ ہیٚکہِ شِنُک لُطف تُلِتھ سُہ ہیٚکہِ پھیٚرن چھُ سُہ ییتہَ اسۍ پنن اکھ تہزیب تمدُن پھیٚرن لاگن ہیٚکہِ سُہ لٲگِتھ کانٛگر چھِ اسہِ پنٕنۍ تہزیب تمدُن سُہ ہیٚکہِ کانٛگر تٔپِتھ تہٕ ہیٚکہِ پنُن یتھ منٛز مزٕ شِنس منٛز لطف تُلِتھ اگر بہٕ کھٮ۪ن چٮ۪نٕچ کتھ کرٕ یِس کٔشیر ہنٛد وازوان چھُ پوٗرٕ دُنیاہس منٛز مشہور گوٚمُت اگر اکھ سیاح ییہِ سُہ ہیٚکہِ پنُن یہِ وا کٔشیٖر ہُنٛد وازوان ٹراے کٔرِتھ یتھ منٛز کٔشیٖر ہنٛدِس وازوانس منٛز چھِ کباب چھِ یِوان رستہٕ چھِ یِوان روگن جوش چھُ یِوان یکھٕنۍ چھِ یِوان تِم چیٖز ہیٚکہِ سُہ ییٚلہِ تِمن چیٖزن ہُنٛد ہیٚکہِ سُہ لطف ییٚتہِ تُلِتھ اگر بہٕ شکاراہن ہنٛز کتھ کرٕ شکارا ہس منٛز ہیٚکہِ سُہ نفر شکارا ہس منٛز چھِ یتۍ ڈل لیکس منٛز یِم شکارا چھِ آسان تَِمن منٛز چھِ انسان یہِ ماز تہٕ چکن انہِ یا تتھ منٛز چھِ کۄکُر دِوان تٔلِتھ تِمن چیٖزن ہُنٛد لُطف ہیٚکہِ سُہ ییٚتہِ کٔشیٖر منٛز تُلِتھ بییٚہِ چھِ واریاہ زیادٕ حسین تِم قۄدرٔتی طور چھِ یہِ واریاہ زیادٕ حسین یہِ ہیٚکہِ واریاہن جاین ییٚتہِ ایٚکسپٕلور پان کٔرِتھ